اَسَلامُ علیکُم تُہۍ چھُوا یِم ماچھ وٲلۍ مےٚ اوس دُکانَس خٲطرٕ ماچھ ضروٗرت مےٚ چھِ دُکان نہ مےٚ چھِ دُکانَس پٮ۪ٹھ کٔننہٕ خٲطرٕ تُہۍ ؤنۍ تو مےٚ تُہۍ ؤنۍ تو مےٚ تُہۍ چھُوا بٲتلٕے وٲلۍ کٕنَان کِنہٕ کِلوٗ وٲلۍ مےٚ چھِ ماچھ کِلوٗ مان ژٕ ماچھ کٔژ قٕسٕم چھُ تۄہِہ ناو اچھا سُہ زٔمیٖنَس پٮ۪ٹھ یُس بَنان نہ ماچھ کِلوٗ دہ کِلوٗ ٲسۍ مےٚ بَکار یہِ دُکانَس خٲطرٕ مےٚ ریٹہ ویٹہ کیاہ کھنٛڈ دارٕے چھےٚ کِنہٕ توتہِ ریٹہ ؤنِو سیٚود پٲٹھۍ وٕ مےٚ تہِ چھِ کٔننہٕ خٲطرٕ بہٕ تہِ گوٚژھُس اَتھ منٛز زینُن کینٛہہ مےٚ تہِ گوٚژھ نہ بَچُن دُکان خٲطرٕ کینٛہہ چَلو ٹھیٖک چھُ مان ژٕ مےٚ چھِ نیُٚن مےٚ چھِ نیُٚن دوٚپمَے مےٚ چھِ نِنۍ کِلوٗ حِساب اَوہ دَہ کِلوٗ چھِ مےٚ دُکان خٲطرٕ توتہِ ریٹہ ؤنِو تہٕ ریٹ ییٚلہِ گژھِ تیٚلی چھُ نیُٚن تہِ نَسا ٹھیٖک نیُٚنَے چھُ چَلو ٹھیٖک چھِ تیٚلہِ تھٲے زِ ماچھ کِلوٗ دہ تہٕ بہٕ واتو ییٚکیاہ صُبحن نہ چَلو چَلو بِہِو رۄبَس حَوال